اہَن حظ اسہِ چھ ہیوی دفتر تتہِ چھ بناوان یِم ویرٹی ہر کانٛہہ بہٕ چھُس آسان رِستِن تھٲوِتھ دیان بہٕ چھُس تِمے ہیٚچھان تِم کِتھ کٲٹھۍ بناوان مےٚ چھ لگ بَگ آز گٔے مےٚ وُہ دہ وُہ دۄہ یِمَن نظر تھٲیِتھ تِم کِتھ کٲٹھۍ چھ بناوان پتہٕ چھ کران تِم مےٚ فون ہے ایجاز احمد ژٕ کتہِ چھُکھ یِم رِستہٕ ٲسۍ بناوٕنۍ بہٕ چھُس ونان تِمَن پتہٕ بہٕ چھُس گری ریٹ چھ حظ ییٖژاہ پٲنژھ ساس لگَن اَتھ بناو رِستہٕ بناونَس تِم چھ کران پتہٕ دپان چلو ؤنۍ بناوَو أسۍ اکہِ سات ٲسۍ ماتمال کٮ۪ن ضروٗرَت رِستہٕ تِمَو کوٚر مےٚ پتہٕ فون دوٚپُکھ ژٕ ہیٚکہٕ ہا یِم رِستہٕ بنٲیِتھ مےٚ دوٚپُکھ اہَن بہٕ ہیکہٕ یِم رِستہٕ بنٲیِتھ تِمو دوٚپ ریٹھ کٲژاہ چھ لگہِ اَتھ مےٚ دوٚپُکھ اَتھ لگَن کم از کم پانٛژھ شےٚ ساس رۄپیہِ دوٚپُکھ ژٕ وَن حظ زیادٕ ریٹ ییٖژاہ یوٗتاہ لگی نہٕ مےٚ ووتھ کزَن اَتھ چھ یِم محنت لگان واریاہ چھ محنت محنتی یِم چھ پانہٕ یِوان پانٛژتٲجی شیٚتھ مٔلی تۄہہِ دوٚپ مےٚ شےٚ ساس اَتھ چھ لگان محنت اَتھ بناونَس ہے کرناوسا مانٛژٕ رٮ۪تھ لوٚگ مےٚ ہیٚچھنَس رٮ۪تھ زیادٕ لوٚگ مےٚ ہیٚچھنَس واریاہ مسا مسا ہیوٚچھ مےٚ یہِ کار بہٕ چھُس شُکُر کران یہِ ہیوٚچھ مےٚ یہِ کار